بہٕ ہَسا چھَس یہِ کیٚنسَل یَژھان یہِ کیب کَرٕنۍ تِکیازِ مےٚ حظ ووت واریاہ پٔتمہِ أکِس اَڑِ گھَنٹہٕ پٮ۪ٹھ ییٚتس انتظار کَران تہٕ ڈرٛایوَر حظ آو نہٕ وُنیُک تانۍ کہیٖنۍ تہٕ مےٚ حظ چھُ ایٚمَرجَنسی فورَن واتُن أکِس جایہِ ییٚمہِ کہِ وَجہ سۭتۍ حظ کٔر مےٚ بیاکھ کیب حظ کٔر مےٚ بُک تہٕ تۄہہِ حظ چھُنہٕ وۄنۍ یِنُک ضروٗرَت تہٕ کہیٖنۍ